سٔرفِنٛگ چھِ اَکھ آبَس منٛز گِنٛدَن واجیٚنۍ کھیل یَتھ منٛز اَکھ شخص أکِس بوٹَس پٮ۪ٹھ کھٔسِتھ آبہٕ چَن لہرَن پٮ۪ٹھ دوران تہٕ دوان چھُ تہٕ آبٕچ رفتارِ سۭتۍ سُہ پَنٕنہِ باڈی ہٕنٛز موٗمٮ۪نٛٹ کٔرِتھ چھُ اَکھ لُطف انٛدوٗز انٛدازَس منٛز آبہٕ کِس سرفیسَس پٮ۪ٹھ یا آبہٕ کِس تحَن پٮ۪ٹھ پھیران تھوران تہٕ پَنٕنِس پانَس منٛز مُختلِف قٕسمَن ہٕنٛز لَچَک أنِتھ چھُ سُہ یہِ سٔپورٹ انجام دِوان تہٕ یہِ کھیل چھِ اَکھ خطرناک کھیل یہِ چھُ اَتھ منٛز گژھِ اِنسان صحیح ایکسپٲرٹ آسُن اَتھ ما ہٮ۪کہِ منٛز ہٮ۪کہِ اِنسانَس نقصان تہِ وٲتِتھ تہٕ اَمہِ خٲطرٕ چھُ ضروٗری اِنسانَس گژھِ سرانٛٹھ وایِنۍ تَگٕنۍ تہٕ بیٚیہِ گژھِ تٔمِس سَپورٹ آسُن تاکہِ سُہ ڈوٗبہِ نہٕ آبَس منٛز کیٚنٛہہ وُچھنہٕ خٲطرٕ چھُ یہِ اَکھ لُطف انٛدوز کھیل یَتھ منٛز اِنسان سٕنٛدٮ۪ن سِکلَن ہُنٛد تہٕ تٔمۍ سٕنٛدٮ۪ن طریٖقہٕ کارُک پتاہ لگان چھُ خصوٗصی طور چھُ یہِ کھیل بیٖچَن پٮ۪ٹھ یا سَمنٛدَر کٮ۪ن بٹھٮ۪ن پٮ۪ٹھ یَتٮ۪تھ آبہٕ لہرٕ یِوان گژھان چھُ تَتٮ۪تھ لوٗکَو ذٔریعہِ گِنٛدنہٕ یِوان